گاندَربَل چھُ واریاہ برٛونٛہہ تہِ ووٗتمُت تہٕ مگر واریاہَن چیٖزَن منٛز چھُ یہِ واریاہ پَتھ تہِ مثلاً کے طور پر تَتہِ بَنیاو ایشیاہُک واریاہ بوٚڑ بِرٛج بَنیاو تَتہِ سۄ چھِ اَکھ واریاہ بٔڑ تَرقی مگر تَتہِ چھِ اِنفرٛاسٹرکچَر وُنہِ تہِ واریاہ پَتھ کیازِکہِ تَتہِ چھُنہٕ وُنِس تانۍ کانٛہہ تہِ سُہ تیُتھ میٚڈِکَل کالج بَنیاومُت کہِ تَتِکۍ شُرۍ سُہ چھُ واریاہ اَکھ بوٚڑ ایریا تَتِکۍ شُرۍ ہیٚکہٕ ہان پَنٕنۍ میٚڈِسَنٕچ تعلیٖم تٔتی فیض کٔرِتھ بیٚیہِ چھِنہٕ تَتہِ بٔڑۍ بٔڑۍ مالٕز یِتھ کٔنۍ سرینَگر یِمَن چیٖزَن کُن اِنسان چھُ گَژھان اٹرٛیکٹہٕ تِم بٔڑۍ بٔڑۍ مال چھِنہٕ تَتہِ بَنیامٕتۍ کِہیٖنۍ حالانٛکہِ تَتہِ چھِ واریاہ سیاحتی جگہ مگر تَتہِ چھِ نہٕ تیٖتۍ دُکان تہِ کِہیٖنۍ کہِ اِنسان ہیٚکہِ واریاہ زیادٕ تَتہِ چھُ مجبوٗرَن پیٚوان سرینَگَر کُن وَسُن تَتِکۍ یِم اسہِ گُجر بستی چھِ تِمَن منٛز چھُ سکوٗلَن تہٕ کالیجَن ہنٛز تہِ کٔمی تَتہِ چھِ ٹرٛانَسپورٹٕچ تہِ وُنہِ تہِ کٔمی روڈَن ہنٛز چھِ تنٛگی یِم یِم چیٖز چھِ کیٚنٛہہ بٔڑۍ بٔڑۍ چیٖز یِمَن پٮ۪ٹھ تَتہِ پے کَرٕنۍ آبٕچ سختی چھِ تَتہِ یوٗتاہ آب ٲسِتھ تہِ چھِنہٕ ہیٚکان کہِ أسۍ سُہ آب گَھرٕ گَھرٕ تانۍ واتنٲیِتھ کیٚنٛہہ وُنہِ تہِ چھِ تَتہِ پیٚوان واریاہَن وارِ وارِ آب رَٹُن زیادٕ تَر چھُ تَتہِ اگر کُنہِ چیٖزُک وُچھو سُہ گوٚو تَتہِ چھُنہٕ بوٚڑ کانٛہہ ٲں بوٚڑ کانٛہہ میٚڈِسَنُک کانٛہہ اِدارٕ چھُنہٕ کِہیٖنۍ ییٚتہِ شُرۍ پَنٕنۍ تعلیٖم حٲصِل کَرہان سُہ چھُنہٕ تَتہِ کِہیٖنۍ تَتہِ چھِ دِنہٕ آمُت سیٚنٹرٛل یونورسٹی ییٚمیُک اِنفرٛاسٹرکچَر وُنہِ واریاہ تَتھ گٔے لَگ بھَگ گٔے تَتھ ژوٗر ؤری تور آمتِس مگر تَتہِ چھُنہٕ وُنہِ تَتھ تہِ تیوٗتاہ اِنفرٛاسٹرکچَر اصٕل گوٚمُت کِہیٖنۍ کہِ شُرۍ ہیٚکہٕ ہان اصٕل پٲٹھۍ فیض تُلِتھ تَتہِ چھِ وُنہِ اَجہِ ڈگری گژھان یِمَن منٛز یونوَرسِٹی یُنورسٹیٖزَن منٛز ٲسِتھ لَکٕٹۍ شُرۍ یِم شُرۍ چھِ وُنہِ تہِ تِم ٲں تِم ٹِن شیٚڈ آیَن منٛز چھُ تَتہِ تِم وُنہِ بہتھ تَتہِ چھُنہٕ کانٛہہ واریاہ بوٚڑ پٕلے گرٛاوُنٛڈ کِہیٖنۍ گاندَربَل تَتہِ چھُ واریاہ زیادٕ یوٗتھ ٹیلیٚنٹِڈ مگر تِمَن چھِنہٕ ہیٚکان تِم چیٖز میسر گٔژھِتھ کِہیٖنۍ کہِ تِم ہیٚکہٕ ہان پَنُن یہِ ہُنَر دُنیاہَس کُن پیش کٔرِتھ